تِم ہٮ۪کَن فُٹ بال گِنٛدِتھ ییٚمہِ سۭتۍ تِمَن ہٕنٛز صحت روزِ تنٛدرُست بیٚیہِ ہٮ۪کَن تِم کِرٛکَٹ گِنٛدِتھ ییٚمہِ سۭتۍ تٕمَن ہُنٛد دِماغ تہِ روزِ فرٛٮ۪ش